اَگر بہٕ پَنٕنٮ۪ن ہوبیٖزن تہٕ پَنٕنٮ۪ن اِنٹرسٹن ہٕنٛز کَتھ کَرٕ بہٕ چھُس اکھ گیم گنٛدن زیادٕ سۄ گٔے کِرکَٹ بیٚیہِ چھُس بہٕ فُٹ بال وٕچھان تہٕ اَمہِ علاوٕ یُس بہٕ وٕچھان چھُس بیٚیہِ چھُس بہٕ وٕچھان کبڈی تہٕ بیٚیہِ چھِ مےٚ پانہٕ یِم مےٚ ہوبیٖز چھِ تَتھ منٛز چھُ یِوان یِہے اَسہِ چھِ ییٚتَس نزدیٖکے کۄل تہٕ بہٕ اوسُس اَتھ منٛز سران کَران یہِ سُومِنٛگ ہُند شوق اوس مےٚ واریاہ زیادٕ تہٕ مےٚ اوس مَزٕ لگان یہِ ژھانٛٹ وایِنۍ یَتھ کۄلہِ منٛز تہٕ بہٕ اوسُس دُہ کٮ۪ن ژۄن پَہرَن آسان أتھۍ کۄلہِ پٮ۪ٹھ سران کَران تہٕ پَنُن یہِ شوق ژھانٛٹہِ ہُنٛد شوق اوس بہٕ اوسُس دُہ کٮ۪ن ژۄن پہرَن اَتھ سۭتۍ روزان بزی تہٕ وٕنۍ تہِ چھِ مےٚ کُنہِ ساتہٕ گژھان شوق بہٕ وَسہٕ اَتھ کۄلہِ منٛز بیٚیہِ یہِ سران وان کَرٕ بہٕ تہٕ مےٚ چھُ وٕنۍ تہِ شوق گژھان منٛز تہٕ بیٚیہِ چھُ اَمہِ علاوٕ گارڈِنِنگ ہُنٛد شوق بہٕ چھُس مختٔلِف پوش کُلۍ اَنن تِم چھُس بہٕ رُوان پارکہٕ وارکہٕ چھُس بہٕ بَناوان بَڑٕ ہہُ مےٚ چھِ یۄس یہِ گریٖنری چھ مےٚ چھ یہِ واریاہ زیادٕ پسنٛد تہٕ لَہزا کٔرِتھ چھس بہٕ کَران کوٗشِش یہِ مُختعلِف نیہِ نیہِ قسمکۍ پوش بیلہِ وَوٕنۍ تہٕ پَنٕنہِ یُس یہِ گرٕ یُس یہِ سَجاوَٹھ چھِ اَتھ تھوڑا اَمِچ خوٗبصوٗرتی منٛز اِضافہٕ کَرُن چھُ مےٚ روزان دَلَس منٛز یہِ پنُن یہِ گرٕ بَناوہا بہٕ ظٲہری تہِ خوٗبصرَت تہٕ بٲطنی تہِ خوٗبصوٗرَت تہٕ لَہزا کٔرِتھ بیٚیہِ یُس مےٚ شوق چھُ اَمہِ اعلاوٕ سُہ گوٚو یِہوے بیٚیہِ چھُس بہٕ یَمے یُس یہِ باغبٲنی چھےٚ اَتھ سۭتۍ تہِ چھُس بہٕ کَران یُس یہِ ژوٗنٹھۍ ووُنٹھۍ ہُنٛد کٲم چھ آسان ژوٗنٹھۍ والٕنۍ ژوٗنٹھۍ بَرٕنۍ تہٕ یہِ تہِ چھِ مےٚ روزان اَتھ سۭتۍتہِ چھُ مےٚ جان لَگاو تہٕ اَتھ کُن تہِ چھُس بہٕ کَران